ہیٚلو اسلامُ علیکُم کٔتھ حَظ چھُو ڈیٹ فِکٕس کَرُن اَچھا اَچھا اَچھا اَچھا اَچھا تُہۍ چھِو حظ مٔنٛزِمیٲرۍ ٹھیٖک ٹھیٖک ٹھیٖک اَچھا اَچھا ختیجہ بانو تی حَظ ختیجہ جی اَچھا ٹھیٖک ٹھیٖک مےٚ حَظ اوس نہٕ تُہُنٛد نمبر سیٚو کہیٖنٛۍ نہَ حَظ تہٕ تمی وجہ سۭتۍ پرٛزٕنٲوم نہٕ بے اَدبی معاف اَہَن حَظ نِشٲنۍ حظ چھِ اَہَن حظ ڈیٹ حظ کرو ڈِسایڈ مگر تُہۍ ؤنۍتَو اکھ کتھ یِم کیٛاہ ٲسِو ونان تۄہہِ کورِ مٲلۍ ہتہِ حظ اَہَن حظ مےٚ حظ چھِ پےَ یِمن تہِ چھِ چیٖز دَہ انٕنۍ مگر اَسہِ تہِ چھُ نہٕ حظ مشورٕ کَرُن اَسہِ تہِ چھُ دَہن رِشتہٕ دارن سۭتۍ ییٚتہِ مشورٕ کرُن دہن یِمن اسہِ وُچھِن چھِ وازٕ کَر دِیہِ ڈیٹ تُہۍ ؤنۍتو حظ مےٚ اکھ کٔتھ یِم کیٛاہ ٲسۍ ونان أسۍ کروٕ میریج حالس منٛز یہِ یہِ کرے یہ یہَے نِشٲنۍ کِنہٕ أسۍ کرو یہ گرسٕے منٛز یِم کیٛاہ ٲسۍ اورٕ ونان تۄہہِ ما ووٚنہو اَچھا اَچھا اَچھا ٹھیٖک ٹھیٖک تیٚلہِ حظ کرو کٲم اَہَن حظ ٹھیٖک حظ چھُ بہٕ تہِ ونہٕ یہِ کیٛاہ تہٕ أسۍ کرو کٲم أسۍ کرو حظ مشورٕ أسۍ تہِ تھاوَو تیٚلہِ مکانسٕے منٛز مگر أسۍ کرو حظ کٲم اَسہِ چھُ أمِس أکیٛاہ اَز ما حظ چھُ سہلٕے مہنٛدی ڈِزاینر حظ وُچھُو أسۍ کیٛاہ دِیہِ أمِس ڈیٹ بیٚیہِ چھُ أمِس کرُن ڈرٛس حظ سُہ وُچھو تِم کیٛاہ دِنسن ڈیٹ ڈرٛسہٕ وٲلۍ تہٕ بیٚیہِ چھِ اَسہِ پانہٕ تہِ حظ شاپِنٛگ وۄنۍ اورکُے یوٚت سۄن ما گژھس آسُن اَسہِ تہِ چھِ یورٕ حظ چیٖز دَہ وُہ أمِس حظ انٕنۍ تَمی موٗجوٗب حظ چھَس بہٕ دپان اگر تُہۍ یِمن ؤنۍہیٖو دٔپۍہوٗکھ کیٛاہ چھِس ونان یہ یِم ٲسۍ ونان دپان ٲسۍ أسۍ کَرو گۄڈٕ مشورٕ تہٕ أسۍ سوزو تۄہہِ اتھِ یہِ حِساب کِتاب کیٛاہ آسہِ اَسہِ أسۍ سوزو تۄہہِ اَتھِ فون کٔرِتھ شیٚچھ تُہۍ ؤنۍتو حظ مےٚ گۄڈٕ رٮ۪واج کیٛاہ اَپٲرۍ اَہَن حظ تِم اَنن نا حظ یِمن لڑکہٕ مٲلی اَنَن نا سانہِ کورِ تہِ حظ چھَم پتاہ بہٕ چھس ونان رننُک شیرنُک یِم یِنہٕ چایہِ پٮ۪ٹھ اَسہِ کِنہٕ یِم ین اَسہِ بتس پٮ۪ٹھ یہِ کیٛاہ ووٚنہو تۄہہِ یِمو اَچھا اَچھا یہِ ما ووٚنُکھ تۄہہِ تھِی نفر کۭتۍ یِن اَچھا اَچھا اَچھا اَچھا ٲٹھ نفر گوٚو ٹھیٖک ٹھیٖک ٹھیٖک اَدٕ تیٚلے گوٚو سُہ واریاہ جان اگر یِم ٲٹھٕے نفر یِن تہٕ مےٚ ؤنۍتو تُہۍ حظ یہِ کۄکر مجمُک ما ووٚنہو کیٚنٛہہ ٹھیٖک ٹھیٖک کیٚنٛہہ نہَ حظ چھُ پرواے ولہٕ حظ رۅب حظ کَرِ سہلٕے تہٕ أسۍ کرو مشورٕ أسۍ ونہو تۄہہِ تمی حِساب چھُ نہٕ حظ ٹھیٖک اَدٕ حظ ٹھیٖک حظ چھُ بِہِو خدایس حوال اسلامُ علیکُم